السلام علیکم ورحمۃ اللہ وبرکاتہُ ییٚتہِ ہسا چھِ واریاہ ٹوٗرِسٹ پِلیس سٲنِس یتھ ڈسٹکٹس منٛز یَتھ سٲنِس ایریاہَس منٛز تَتھ منٛز ہسا چھِ یِوان اکھ ساروے کھۄتہٕ اَصٕل جگہہ تَتھ دَپان پیٖر کی گلی یُس أکِس پہاڑس پہاڑَس کِنۍ چھِ گژھان تَتھ چھ لگان توٚت تام واریاہ ٹایم مگر یۄس تَپٲرۍ یہِ سینری چھِ یِوان سۄ حظ چھےٚ واریاہ خوٗبصوٗرَت تہٕ خوشنُما تَتہِ ہسا چھ دٮ۪ماغ گژھان فریٚش تہٕ بیٚیہِ یِوان مَزٕ تَتہٕ ہسا چھ اکھ زِیارَت شریٖف تہِ یَتھ منٛز ییٚتہِ زَن ہسا دوٗرِ دوٗرِ پٮ۪ٹھ چھِ واتان تَتہِ ہسا چھ اکھ پہاڑ یَتھ پہاڑس پٮ۪ٹھ کھسنَس چھ واریاہ ٹایم لگان تہٕ تَتہِ ہسا چھ مَزٕ یِوان بیاکھ حظ پلیس ہسا چھ بیاکھ جاے ہسا چھِ